اگر بہٕ کتھ کَرٕ جموں اینٚڈ کَشمیٖرٕچۍ کِتھ پٲٹھۍ چھِ ییٚتِکۍ یِم جَوان لوٗکھ چھِ تِم کِتھ پٲٹھۍ چھِ روزان وُنٛکیٚس جُڑِتھ روزان واریاہَن ڈانسَن سۭتۍ سُہ ٲسِن روٚف ٲسِن سُہ سُہ ٲسٕن بانٛڈٕ پٲتھٕر سُہ ٲسِن حٲفظ نگمہٕ یہِ ہَسا چھُنہٕ باقیَن باقیَن جایَن اگر بہٕ گۄڈٕنیٚتھٕے کتھ کَرٕ کہِ گۄڈٕنیٚتھ اگر تُہۍ ؤنِو اسہِ پَنٕنۍ ییٚتہِ ڈانَس چھِ تِم کٔم چھِ واریاہ یِم کوٚمنِٹی چھِ وُنٛکیٚس گامَن مَنٛز اسہِ واریاہ ڈانَس چھُ اَتہِ گَژھان یِم کَلچرَس سۭتۍ چھِ اسہِ لِنٛک یا یم اسہِ سٲنِس مَذہَبَس سۭتۍ چھِ لِنٛک یا سانیٚن سیٖزنَن سۭتۍ چھِ لِنٛک اگر أسۍ وُچھو یم جَوان لوٗکھ چھِ یِم چھِ پرٛانیٚن نِش یِم ڈانَس ہیٚچھان یا یِم چھِ کُنہ جایہِ میٖٹِنٛگ آسان یمن آسان کانٛہہ جَمگوٚٹھ چھُ کُنہ جایہِ آسان تتہِ چھِ یِم ہیٚچھان یِمو سۭتۍ چھُ اسہِ اَکھ کیٛاہ روزان اسہِ چھُ اکھ موٚہَر لَگان یا کہِ اسہِ چھُ روزان پَنُن یُس پتھ کال چھُ سُہ چھُ روزان اسہِ برقرار یا یاد اگر أسۍ کتھ کرو کہِ کٕم کٕم فیٚسٹِول چھِ وُنٛکیٚس اسہِ یا بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ کٕم کٕم وُنٛکیٚس چھِ اسہِ یِم ٹرٛیٚڈِشنَل چھِ اسہِ اگر بہٕ گۄڈٕنیٚتھے کتھ کَرٕ کہِ روٚف اگر بہٕ گۄڈنِچۍ روٚفٕچۍ اگر بہٕ کتھ کَرٕ یہِ چھُ اَکھ سُہ ڈانَس یُس وُنٛکیٚس زَنہِ چھِ کَران سُہ ٲسِن عیٖد ٲسِن یا رَمضان ٲسِن یا کانٛہہ کُنہ جایہِ ٲسِن کانٛہہ خانٛدَر یا کیٚنٛہہ ٲسِن اَتھ مَنٛز کیٛاہ چھُ گَژھان یِم جَوان کورِ چھِ آسان گامَن مَنٛز یِم چھِ کَران روٚف یِم چھِ وۄتھان بَجیٚن زَنیٚن سۭتۍ روٚف کَرنہٕ کیٛاہ کَرنہٕ تہٕ لوکلَس مَنٛز چھِ یِوان کَرنہٕ یِم چھِ بَجیٚن زَنیٚن سۭتۍ وۄتھان تھوٚد تہٕ لاگان روٚف کَرُن بیٚیہِ اگر تۄہہِ بیٛاکھ آسوٕ بوٗزمُت بانڈٕ پٲتھٕر یہِ کیٛاہ گوٚو یہِ چھُ اَکھ وُنٛکیٚس سُہ تہِ چھُ یہِ لوکَل یہِ چھُ اَکہِ قٕسمُک ڈرٛامہ تہٕ ڈانَس ٹایپ آسان اتھ مَنٛز کیٛاہ چھ یِم یَنٛگ سٲنۍ چھِ آسان یِم چھِ اتھ مَنٛز جمگٹھِس مَنٛز جمع گَژھان تہٕ کَران چھِ یہِ سٹیجَس پٮ۪ٹھ اگر کانٛہہ کُنہ دۄہ فیٚسٹِول چھُ آسان تہٕ یِم چھِ کَران یہِ یا حٲفِظ نَگمہٕ اگر تۄہہِ بوٗزمُت آسوٕ یہِ تہِ چھُ اَکھ مَشہور کَشمیٖرَس مَنٛز ڈانَس اَتھ مَنٛز کیٛاہ چھُ گَژھان سُہ ٲسۍ تَن کُنہ جایہِ خانٛدَر یا کیٚنٛہہ ٲسِن تِمن جایَن چھُ یہِ گَژھان یہِ چھُ وُنٛکیٚس پاس گَژھان سانیٚن جنریشنَن ٹُو جنریشَن اَمہِ سا اَتہِ چھِ أسۍ سیٚلبرٛیشنہٕ کَران یا باقٕے باقٕے چیٖز چھِ أسۍ کران اَمہِ پَتہٕ اگر أسۍ وُچھو کُس کُس وُنٛکیٚس کٕم کٕم فیٚسٹِول چھِ وُنٛکیٚس اسہِ کَشمیٖرَس مَنٛز یا جموں اینٛڈ کشمیٖرَس مَنٛز سُہ ٲسِن بیساکی سُہ ٲسِن لوٚہری یا دیٖوالی دَسیرہ یِم چھِ یِنہٕ واجنہِ یِمن مَنٛز کیٛاہ چھُ گَژھان یِمن مَنٛز چھُ یِوان کَرنہٕ یِم قصہٕ یِم کیٛاہ چھِ ہاوان اَتھ مَنٛز ییٚتیٛوک کَلچَر ہاوان اَمہِ پَتہٕ اگر بہٕ سُکوٗلَن تہٕ سیٚنٹرن ہنٛز کتھ کَرٕ اگر بہٕ سُکول وُچھہٕ یِم گامَن مَنٛز چھِ وُنٛکیٚس یِمن چھِ کَلچرَل پرٛوگرٛامٕز یِمن چھِ ہاوان کیٛاہ ٹرٛیٚڈِشنَل ڈانَس چھِ یِمن ہاوان بیٚیہِ کیٛاہ وُچھو أسۍ یُس وُنٛکیٚس ییٚتہِ نوٚو نوٚو ڈانَس چھُ یا سوشَل میٖڈیا کِتھ پٲٹھۍ چھُ اِنفٕلَنس کَران وُنٛکیٚس چھِ اسہِ کم ایٚکسیٚس اِنٹرنیٚٹَس تہٕ کینٛژَن گامَن مَنٛز اگر بہٕ جموں اینٛڈ کشمیٖرٕچۍ کتھ کَرٕ تِکیٛاز ییٚتہ چھُ اِنٹرنیٚٹ واریاہ سلوٚو مگر بہٕ وَنہو تۄہہِ کہِ آز چھِ یِم جموں اینٛڈ کَشمیٖرٕکۍ یِم جَوان چھِ یِم کیٛاہ چھِ کَران یِم چھِ زیاد گٔمٕتۍ آز کتھ کُنی أتھۍ کُن اگر أسۍ ٹِک ٹاک وُچھو انسٹاگرٛام وُچھو یوٗٹیٛوٗب وُچھو فیس بُک وُچھو یِمن مَنٛز چھِ یِم زیاد گٔمٕتۍ انوالو تتہِ چھِ یِم کَران بیٚیہِ اگر حظ بہٕ کتھ کرو تۄہہِ کٕم کٕم ویٚڈِنٛگ تہٕ سوشَل گیٚدرِنٛگ زَن پٮ۪ٹھ چھِ یِم گَژھان اگر أسۍ وُچھو کُنہِ جایہِ چھُ اسہِ کانٛہہ آسان خاندَر ٲسِن یا بیٚیہِ کانٛہہ ٲسِن چیٖز تتہِ چھِ یِم گَژھان اِستعمال یہِ ڈانَس چھِ یِم تتہِ کَران یا اگر کُنہ جایہِ کانٛہہ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ کُنہ جایہِ چھُ کانٛہہ شوٚو آسان یا کیٚنٛہہ آسان یا کُنہ جایہِ چھُ کانٛہہ جم بھیٖڑ ییٚتیٚتھ تہِ گٔے تَتیٚتھ چھُ یہِ ڈانَس گَژھان اِستعمال گوٚو اسہِ تہِ پَزِ پَننِس اَتھ یُس یہِ چھُ یُس سٲنۍ گامٕکۍ لوٗکھ چھِ اسہِ کیٛاہ پَزِ اسہِ پَزِ اَتھ مَنٛز پارٹسِپیٹ کَرُن تِکیٛازِ اَمہِ سۭتۍ روزِ سون برقرار اسہِ روزِ اَکھ موٗل روزَن اسہِ زِنٛدٕ پٔتمیٚن سۭتۍ پَننیٚن سۭتۍ گامَن مَنٛز یِم کَرَن اسہِ ڈانَس فارمٕز یمن مَنٛز دِنی اسہِ مدد یِم یِم چھِ اسہِ سٲنۍ کَلچرَل آیڈیٚنٹِٹی ٲسِن یِم چھِ اسہِ اتھ مَنٛز کیٛاہ اَکھ الگ قسمٕچۍ اَکھ اہمیت تھاوان تہٕ اَمہِ سۭتۍ چھُ باسان کہِ نَہ اسہِ تہِ ہَسا چھُ پَنُن یُس اسہِ کَلچَر چھُ یعنی کہِ ثَقافت یۄس اسہِ چھِ سۄ چھِ اسہِ برقرار